اَسہِ حظ کَریو آرڈَر اٮ۪مٮ۪زان پٮ۪ٹھ پرٛوٚڈَکٹ اَکھ شٲٹ اَکھ واریاہ اَصٕل ٲس سایِز ترٛےٚ فِٹ واریاہ پرٛوٚڈَکٹ واریاہ اَصٕل پرٛوٚڈَکٹ اوس یہِ تہٕ بٮ۪سٹ اٮ۪کٕسپیٖریَنٕس باسے مےٚ یہِ واریاہ اَصٕل کہِ پَزِ آسہِ اَنُن اَمے تھرٛوٗ پرٛوٚڈَکٹ چایِس تہِ چھِ واریاہ اَصٕل مِلان